تۄہہِ وَنو بہٕ پانٛژَن نَفرَن ہُنٛد ناو یِم اَسہِ ہمساے چھِ کیٛازِکہِ یِم چھِ واریاہ اَصٕل یِمو چھُ مےٚ وِزِ وِزِ مَدتھ کوٚرمُت یِم چھِ واریاہ اَصٕل گۄڈٕنُکٕتھٕے چھُ عبدالغنی لون تہٕ یِتہِ چھِ اَسہِ جاے لری بَسان یہِ چھُ واریاہ اَصٕل اِنسان دوٚیِم چھُ بٔشیٖر احمد لون أمۍ تہِ چھِ مےٚ واریاہ مَدتھ کوٚرمُت ترٛیِم چھِ شکیٖلا تہٕ یہِ چھِ واریاہ اَصٕل یہِ چھُ دُہَے یہِ وَنو شامَس چھِ وَنان سیُن چھُ یا ہُہ چھُ یہِ چھُ واریاہ اَصٕل زَنان مٲنِو ژوٗرِ یِم چھِ یہِ چھُ غلام حَسَن یہِ چھُ سِٹور کٲم کَران اگر بہٕ أمِس بِچارَس کینٛہہ تہِ چھَس نا منگان یہِ چھُ مےٚ دِوان رۄپیہِ ہَتھ رۄپیہِ زٕ ہَتھ تٔمِس یہِ چھِ دِوان بِچور ژوٚپ تہٕ پوٗنٛژِم چھِ عبدُالرشیٖدَن یہِ تہِ چھُ واریاہ اَصٕل اِنسان